آ بِلکُل مےٚ چھُ واریاہ پھِرِ گوٚمُت کہِ مےٚ ٲسۍ لیٚکھنَس مَنٛز یِوان واریاہ پرابلم کَشمیٖری خاص کر سُہ مَطلَب پَننِس سکوٗل ٹایمَس مَنٛز مَطلَب ییٚلہِ أسۍ مَضموٗن وَضموٗن ٲسۍ لیٚکھان مےٚ ٲس گَژھان واریاہ مُشکِل ایٚسے لیٚکھنس اتھ مَنٛز کٲشرِس مَنٛز بیٚیہِ کَرنَس مَنٛز پیور کَشمیٖری چھُ نہٕ ہیٚکان اِنسان کٔرِتھ کینٛہہ تہٕ اَلبَتہ پھر بھی چھ ٹھیٖک ٹھاک کَران انسان